اگر أسۍ کالِٹی ہِنٛز کَتھ کَرو سِٹیٹ ٹرٛانسپوٹ اگر أسۍ وٕچھو یا پَنٛنہِ کٔشیٖرِ ہِنٛز کَتھ کَرو ٹرٛانسپوٹ یُس چھُ سُہ چھُ وٕنکٮ۪س واریاہ اَصٕل یِوان دٔسلِیاب کَرنہٕ یا پوٗرٕ اِنڈیٖہِچ اگر أسۍ کَتھ کَرو تیوٗتاہ خاص تہِ چھِنہٕ کینٛہہ یِم کَسٹمٲرٕز چھِ آسان یا یِم ٹرٛیولَر چھِ آسان یِم پرٛیوَٹ گاڑٮ۪ن منٛز چھِ کھَسان تِمَن خٲطرٕ چھُ تھوڑا بہت مُشکل گژھان تِکیازِ کٔشیٖر منٛز تہِ اگر وُچھو أسۍ کینٛہہ روڑ یِم وٕنکٮ۪س اِنکَمپٕلیٖٹ چھِ یا وٕنکٮ۪س یِم پرٛوجَکٹ چَلان چھِ تہٕ اُوَر آل اگر أسۍ کَتھ کَرو پوٗرٕ اِنڈیٖہِچ یُس ٹرٛیوٕل چھُ سُہ چھُ لگ بگ ٹھیٖک ٹھاک